یہِ چھُ ہابی تہِ یہِ چھُ مطلب مطلب اٮ۪کٕسپرٛیس کَرنُک اَکھ واریاہ اَصٕل مطلب سورٕس مگر ییٚتہِ چھُنہٕ اَسہِ سُہ کَلچَر کیٚنٛہہ کہِ مَطلب یا سکوٗلَن منٛز یا کالجَن منٛز چھُنہٕ اَسہِ وٕنہِ تیُتھ کیٚنٛہہ ییٚمِس یَتھ زَن اگر کٲنٛسہِ بَچَس منٛز آسہِ اَکھ سۭتۍ دِلچَسپی نہ چھُ تٔمِس ٹیٖچَر ایویلیبل نہ چھِ تٔمِس تِم فٮ۪سَلٹیٖز نہ چھُ تٔمِس سُہ تٔمۍ سُنٛد سُہ پوٚٹٮ۪نشَل ہٮ۪کان ہٮ۪کان چھُنہٕ سُہ بِچارٕ کٔرِتھ کِہیٖنۍ نہٕ کیٛازِ کہِ ییٚتہِ چھِ وٕنہِ تہِ واریاہ اَتھ فیٖلڈَس منٛز کٔمی ہَر کُنہِ چیٖزٕچ مطلب وٕنہِ چھُ کانٛہہ بَچہِ آسان تیوٗت اَتھ منٛز ایٚفشنٛٹ تٔمِس چھُنہٕ سُہ ماحول مِلان کالجَس منٛز نہ چھُس مِلان سکوٗلسٕے منٛز اَتھ پٮ۪ٹھ چھےٚ واریاہ کَرنٕچ ضروٗرت ییٚتہِ کٔشیٖرِ منٛز وٕنۍکٮ۪نَس